سلام علیکُم تۄہہِ چھُو حظ یہِ ہوٹلَس پٮ۪ٹھ وازٕوان کیٚنٛہہ موٗجوٗد وُنکٮ۪نَس یہِ مےٚ اوس دۄن ہَتَن نَفرَن ہٕنٛدِ خٲطرٕ ضروٗرت تُہۍ ہیٚکوا سُہ سوٗزِتھ تہٕ مگر سُہ گژھِ مےٚ آسُن ژورِ بَجہِ چلو ٹھیٖک چھُ بہٕ سوزَہو تۄہہِ نمبر بیٚیہِ سوزَہو بہٕ تۄہہِ جاے کَتٮ۪س چھُو سوزُن تہٕ تٔتی جایہِ سوٗزۍزیٚو اَدٕ حظ شُکریہ